مےٚ اوس باسان سِنٮ۪و منٛز سَخ سِیُن رَنُن یَکھٕنۍ ییٚلہِ مےٚ گۄڈنؠتھ یَکھٕنۍ بنٲو تہٕ تَتھ ٲس کَھلَن کَھلَن جٲری تھاوٕنۍ ییٚلہِ گیسَس پؠٹھ چھِ تھاوان یا ہیٖٹرَس پؠٹھ چھِ تھاوان مےٚ دِژ نہٕ تَتھ کَھلَن کہیٖنۍ تہٕ مےٚ تھوٚو سُہ یِتھٕے پٲٹھۍ مےٚ ٲس نہٕ پَیی تہٕ مےٚ اوس نہٕ روٚنمُتُے زانٛہہ تہٕ تَتھ ییٚلہِ مےٚ پَتہٕ ماز تروو تَتھ ییٚلہِ پَتہٕ گرٛؠکھ کھژٕ تَتھ گٔے تِم پۄیہِ ہِش ییٚلہِ توملَس چھِ آسان پۄے تِمَے گٔے تَتھ تہٕ سُہ بَنیو نہٕ پَتہٕ کھیوٚنُے تَتھ گوٚو سُہ الگ الگ تَتھ ڈَلَے شیپے پَتہٕ کٔر مےٚ کٲم ییٚلہِ مےٚ دوٚیِمہِ لَٹہِ پَتہٕ ہیوٚچھنووُس بہٕ ماجہِ یا پَتہٕ اوٚن مےٚ بیٚیہِ فون تہِ تہٕ پَتہٕ وٕچھ مےٚ یوٗٹوٗب کہِ تھرٛوٗ تہٕ یوٗٹیوٗبَن کوٚر بہٕ واریاہ مَدَد تہٕ مےٚ لیوٚکھ تہٕ یہِ ہسا یہِ یوٗٹوٗبَن کوٚر واریاہ مَدَد مےٚ وٕچھ پَتہٕ یوٗٹیوٗب پؠٹھ یکھٕنۍ کِتھ پٲٹھۍ چھِ بَناوان یَکھٕنۍ چھِ بَناوان یِتھ پٲٹھۍ وۄنۍ یہِ ہَسا یہِ گۄڈٕ چھِ تھاوان زومُت دۄد کٔژ کوٗتاہ ماز آسہِ تَمہِ حِساب چھِ دۄد تھاوان تہٕ ہورٕ چھِ لاگان ماز تَتھ چھِ دِوان پھٕکَر تہٕ تھاوان چھِ مان ژٕ یَتھ وَنان چھِ أسۍ سیٚنراوُن تہٕ ہورٕ پتہٕ چھُ اَنان سُہ زومُت دۄد تہٕ دِوان چھس بۄن کَنۍ چُھومٛپ تھاوان چھِ سُہ گیسَس پؠٹھ یا ہیٖٹرَس پؠٹھ تہٕ تھَاوان چھُ گیسَس پؠٹھ یا ہیٖٹرَس پؠٹھ دِوان چھَس کھَلَن کھلَن تھاوان چھَس سُہ کھلَن جٲری یوتَس تام تَتھ یہِ گرٛٮ۪کھ چھِ کھَسان گرٛٮ۪کھ چھِ مۄکلاوان تَتھ کھٔسِتھ تہٕ اَنان چھِ أسۍ ماز ترٛاوان چھُ سُہ دُنِتھ تَتھ مازَس تہٕ بیٚیہِ چھُ تَتھ آسان ییٚلہِ کھَلنہٕ برونٛٹھٕے چھُ تَتھ پیٚوان تَتھ دۄدَس یہِ ٹھوٗل ترٛاوُن تہٕ بیٚیہِ چھِ کَران کٲم ییٚلہِ پَتہٕ سُہ ماز چھِ أسۍ تَتھ دُنِتھ ترٛاوان تہٕ پَتہٕ چھِ أسۍ تیٖل کَاران تہٕ تیٖلَس منٛز چھِ أسۍ گنٛڈٕ یہِ بٕزان تہٕ گٔشَن سُہ نِیامہِ منٛز کانٛہہ چھُ مِکسرَس کَڑان تہٕ کانٛہہ چھُ نِیامہِ منٛز گٔشَن تہٕ تراوان چھِ أسۍ سُہ تَتھ یَکھنِہ سُہ گنٛڈٕ گٔشِتھ تہٕ بیٚیہِ سُہ تیٖل کٲرِتھ تہٕ بیٚیہِ سُہ مازُک رَس تہٕ دِوان چھس پاکھ واریاہ تہٕ پتہٕ چھُ تَتھ مُشُک گژھان تمہِ کھلنہِ سۭتۍ چھُنہٕ سُہ دۄد پَھٹان کینٛہہ مےٚ اوس باسان یکھٕنۍ سَخ بناوٕنۍ تہٕ مےٚ ہیوٚچھ پٲٹھۍ یوٗٹوٗب کہِ یوٗٹوٗب یوٗٹوٗب پؠٹھ وٕچھ مےٚ پتہٕ تہٕ یِہ ہَسا تہٕ پتہٕ ہِیوٚچھ مےٚ سۄ یَکھٕنۍ بَناوان چھِ مےٚ وۄنۍ چھِ أسۍ سٲری وۄنۍ تہِ اگر کانٛہہ تہِ سیُن باسہِ اَسہِ سخ تہٕ سُہ چھِ أسۍ وٕچھان تہٕ ہیٚکان پَتہٕ بَنٲوِتھ مےٚ ٲس باسان یَکھٕنۍ سخ بَناوٕنۍ